وعلیکم السلام ورحمہ اللہِ وَبَرکاتہ اَہن حظ بِلکُل سُہ چھِ نہ ٹیلَر گٔے أسی اَہن حظ ؤنِو آ ؤنِو ؤنِو اَہن حظ ؤنِو وَردَن ہہ صحیح صحیح کَر چھُ خاندر حظ چلو چلو یہِ گوٚو اَصٕل کَتھ تۄہہِ کوٚرُو رٮ۪تھ برٛونٹھٕے فون أڑۍ چھِ کران تِمَن چھِ آسان زٕ پہٕ ژور دۄہ بعد خاندَر تِم چھِ کران اَمی دۄہ پَتہٕ فون چلو یہِ گوٚو واریاہ اَصٕل کَتھ کیٛاہ کیٛاہ چھُ سُوناوُن آ یِم تۄہہِ مِثال یِم ناو ؤنِو بِلکُل أسۍ چھِ تَمام یِم قٔسمٕکۍ یِم ناو یِم سُوان چھِ یِم پَلو بِلکُل پرٛٮ۪تھ کانٛہہ قٕسٕم یِم تۄہہِ ناو ؤنۍوٕ اَہن حظ بِلکُل بِلکُل بِلکُل اہن حظ نہ نہ نہ نہ تۄہہِ صحیح تۄہہِ بوٗزوُ صحیح بِلکُل بِلکُل اَہن حظ تُہۍ کَتہِ چھِو روزان اَہن حظ ییٚتہِ چھُس بہٕ تھوڑا مٔہشوٗرٕے مطلب بہٕ چھُس اَتہِ سُوان واریِہَن پَلو مطلب تۄہہِ آسِوُ بوٗزمُتٕے بِزٲتی نہ اَہن حظ آ اَہن حظ أسۍ چھِ وَقتَس اَکی ساتہٕ وٕچھِو حظ اَگر وٕچھِو حظ اَگر خاندرٕ کٲت خٲطرٕ آسہِ نہ کٲنسہِ نیُن حظ تۄہہِ چھُو پَیی تِمَن چھِ آسان واریاہ پَلو بِزٲتی تِمَن چھِ رۄپییَس ہَتھ زٕ ژور ہَتھ گژھنٕے کَنسیشَن وۄنۍ اَگر سِمپٕلٕے آسہِ کٲنٛسہِ اوٚن تٔمِس چھِ لگ بگ رۄپیَس ژور ہَتھ پٮ۪وان ہیٚنۍ اَگر وۄنۍ خانٛدرٕ خٲطرٕ آسہِ کیٚنہہ وَردَن ضوٚرَتھ تٔمِس چھُ رۄپیَس ہَتھ ڈۄڑ ہَتھ گژھان تَتھ منٛز کَنسیشَن تٔمِس چھِ پٮ۪وان رۄپیَس دۄن ڈایہِ نٕے ہَتن خٲلی تۄہہِ چھُو خانٛدرٕ خٲطرَے وَردَن سُوُن تۄہہِ بَچنو رۄپیہِ دَہ کیٚنہہ چھِنہٕ پَرواے اَہن حظ تُہۍ چھِو تُہۍ کٔرِو کٲم پَگاہ دۄہَس تہِ چھِ مےٚ آورٕے مےٚ چھُ پَگاہ تام مَکلاو بہٕ بیٚیِس أکِس گرٕ سُند تہٕ وارٕ کارٕ اِنشاء اللہ کٲلۍکٮ۪تھ أنۍزیو تُہۍ پَلو اَہن حظ تۄہہِ کوٚروُ بِزٲتی تۄہہِ کورُو اَصٕل تۄہہِ کوٚروُ رٮ۪تھ ڈۄڑ رٮ۪تھ برٛونٛٹھٕے فون یہِ کوٚرُو تۄہہِ واریاہ اَصٕل کِہینۍ چھُنہٕ پَرواے تۄہہِ واتنو مطلب وقت پٮ۪ٹھ گژھن تۄہہِ پَلو تَیار آسٕنۍ یُس کۄلگامہِ حظ چھُنہ یُس بازرَس منٛز چھُنہ یہِ نوٚو یہِ ریٮ۪سٹورنٛٹ پیوٚمُت چنٛک سِٹی مٔہشوٗر رٮ۪سٹورنٛٹ أتھۍ لَرِ حظ چھِ سون دُکان اَہن حظ سٔفیٖنہ ٹیلر اَہن حظ اَہن حظ چلو چلو شُکریہ اَلسلام علیکُم